اگر میٲنۍ راے آسہِ کٲشِر لنگویج گژھہِ ونکیٚن ہر کُنہِ محکمس منٛز آسٕنۍ میڑیا ہس منٛز تہِ گژھہِ آسٕنۍ ایٚجُوکیشن سسٹمس منٛز تہِ گژھہِ آسٕنۍ تہِ کیاز یہِ چھِ سٲۍ مادری لنگویج کٲشِر لنگویج چھ کٲشرٮ۪ن ہنٛز مادری لنگویج یہِ چھ سٲنۍ مادری زبان یہِ گژھہِ ونکیٚن ہر کُنہِ جایہِ آسٕنۍ خاص کر کشمیرس منٛز کشمیرس منٛز گژھہِ یہِ لنگویج ہر کُنہِ جایہِ آسٕنۍ ایٚجوکیشن سسٹمس منٛز گژھہِ آسٕنۍ یا میڈیا ہس منٛز گژھہِ آسٕنۍ تِکیازِ یہِ چھِ سٲنۍ مادریی لنگویج توتہِ گژھہِ آسُن اکھ سبجکٹ کشمیری تہِ ایٚجوکیشنس منٛز یہِ چھِ سٲنۍ مادری لنگویج یہِ گژھہِ آسٕنۍ سۭتۍ سۭتۍ بیٚیہِ چھِ وُنکیٚن چھِ نِوٕز یِوان زیادٕ اردو یا انگلش یا پرٲنۍ چھِ تِم تِم چھِنہٕ ہیٚکان وُنہِ تنہٕ وُنہِ تِنہٕ چھنہٕ تِمن انٛڈرسٹینڈ گژھان اڈٮ۪ن کہینۍ تہِ نہٕ یہِ بدل لنگویج تِم چھِ آسان کٲشر تِمن چھِ گژھان سۄے لنگویج بیٚیہِ چھِ کشمیری لنگویج چھِ گژھان خۄش تہِ بوزٕنۍ واریاہ زیادٕ خۄش چھِ گژھان کشمیری لنگویج بوزٕنۍ